پنٛدہ اگستہٕ کُنوُہ شیتھ تہٕ ستہٕ تٲجی شٮ۪توُہ جنؤری کُنوُہ شیتھ تہٕ دُونزہ دٔہ اوٚکتومبر کُنوُہ شیتھ تہٕ ارٕ نمتھ پانژھ نومبر کُنوُہ شیتھ نمنمتھ سدہ جون زٕ ساس تہٕ زٕ تووُہ